بہٕ چھَس پنٛنہِ گَرِ بَتہٕ سیُن رَنان تہٕ اَتھ منٛز چھُ مےٚ ٹایِم لَگان لَگ بَگ چھِ مےٚ دۄہَے پانٛژھ پٮ۪ٹھٕ شےٚ گھَنٛٹہٕ اَتھ منٛز سَرٕف گژھان سٲنِس گَرَس منٛز چھِ یِوان واریاہ سِنۍ رَنٛنہٕ وٮ۪رایٹی چھِ أسۍ فالو کَران اَکہِ دۄہ چھِ ٲلوٕ رَنان بیٚیہِ دۄہ چھِ گَنٛڈٕ رَنان بیٚیہِ دۄہ چھِ ہاکھ رَنان بیٚیہِ دۄہ چھِ کُنہِ دۄہ چھِ ماز تہِ آسان کۄکُر تہِ آسان ژامَن تہِ آسان اَتھ چھُ واریاہ ٹایم لَگان رَنٛنَس کَرنَس